گرٮ۪جویشَن دوران ٲسٕس بہٕ ہوم ساینَس پَران تَتھ منٛز اوس اَسہِ پرٛٮ۪کٹِکَل کُکِنٛگ تَتھ پٮ۪ٹھ ٲسٕس بہٕ مطلب أسۍ ٲس یِہَے اَسہِ چھِ تَتہِ وارِیاہ ہیٚچھمُت پَتہٕ وارِیاہ ییٚلہِ ہیٚچھناوان ٲس أسۍ میڈمہٕ ٲس ہیٚچھناوان بَناوناوان ٲسۍ پَتہٕ ٲسۍ أسۍ سۄے رِسِپی لیٚکھان پَنٛنہِ بُکہِ پٮ۪ٹھ مطلب اکھ پرٮ۪کٹِکَل بَنٲو اَسہِ سہٕ کَمپٕلیٖٹ کٔر سہٕ پرٮ۪کٹِکَل پَتہٕ ییٚلہِ اَسہِ تَتہِ درٛاے وَنہِ ییٚلہِ گَرِ ضوٚرَتھ چھِ پٮ۪وان اَسہِ بہَ چھَس سۄے پرٛٮ۪کٹِکَل کھُلاوان بہَ چھَس سَہ برونٛٹھ کَنۍ تھاوان پَتہٕ ییٚلہِ مےٚ کیٚنٛہہ بَناوُن آسہِ کُنہِ اِوٮ۪نٛٹ خٲطرٕ یا کانٛہہ مہ مہمان یی تِمَن خٲطرٕ بہٕ چھَس سَہ برونٛٹھ کَنہِ تھاوان تہٕ بہَ چھَس مطلب تَیار کَران مطلب سُہ ڈِش آسہِ کَرُن تَیار کیٛاہ آسہِ کَرُن بہَ چھَس سُہ تَمے مُطٲبِق وٕچھان تہٕ کَران تَیار

بہٕ چھَس پَنٕنۍ پرٮ۪کٹِکَل بُک کھُلاوان تَتھ چھَس بہٕ فوٹو تُلان تہٕ سَہ چھَس بہٕ تٔمِس فرٮ۪ڈٕس سوزان یُتھ تٔمِس مَدَتھ چھِ ملان کہِ سَہ چھِ تَمی پٮ۪ٹھ پَتہٕ ہیٚچھان تہٕ بَناوان